اَسَلامُ علیکُم وعلیکُم سَلام اٮ۪س اٮ۪س سَپوٹٕس پٮ۪ٹھ چھُ حظ اہَن حظ آ مےٚ حظ کَریو تُہُنٛد فٔسٹہٕ پرٛوڈَکٹ آرڈَر حظ اہَن حظ آ یہِ حظ چھِ واریاہ اَصٕل حظ کالٹی تہِ چھِ بِلڈ وایِز اَصٕل حظ اہَن حظ یہِ حظ کَرے واریاہ یارو میٛانیو ٹرٛاے اٮ۪س اٮ۪س اَن حظ اٮ۪س اٮ۪س کِٹ حٕظ واریاہ اَصٕل حظ پیڈ اَپ ڈاوُن گاڈ ہیٚلمٮ۪ٹ واریاہ اَصٕل کالٹی بِلڈ حظ واریاہ اَصٕل ییٖژاہ تٲریٖف حظ کَرو تیٖژ چھِ اَتھ کَم حظ واریاہ اَصٕل فِٹ تہِ چھِ یہِ یِوان کَمفٲٹیبٕل تہِ چھِ یہِ واریاہ اَصٕل حظ بیٹ حظ وُچھے مےٚ اٮ۪س اٮ۪س سِکِس گرٛینز حظ ٲسۍ تَتھ خَطرناک حظ مانٛژٕ واریاہ اَصٕل آ واریاہو حظ ییٚتہِ حظ چھِ واریاہ کَران یِم اِستعمال مےٚ تہِ یِموٕے وٕچھِتھ کَرے مےٚ تہِ اِستعمال مگر زَبردَس حظ بِلڈ کالٹی زَبَردَس بیٚیہِ حظ چھِ کِٹہٕ بیگ حظ چھِ واریاہ حظ واریاہ اَصٕل حظ کالٹی زَبَردَس بیٚیہِ حظ وٕچھے مےٚ اَمیُک یہِ آرام گاڈ حظ آرام گاڈ حظ چھُنہٕ نَتہٕ آسان اَصٕل کینٛہہ تہٕ تُہُنٛد حظ تُہُنٛد ایٚس ایٚس کَمپٔنی پٮ۪ٹھ چھِ واریاہ اَصٕل آرام گاڈ حظ واریاہ اَصٕل بیٚیہِ حظ کَرے مےٚ یہِ بیٚیہِ حظ وٕچھے مےٚ بیٚیہِ حظ کَرے مےٚ شوٗز وٕچھے مےٚ اہن حظ شوٗز تہٕ ٲسۍ زَبردست کِٹہٕ منٛز حظ زَبردست زَبردَس تُہُنٛد پروڈَکٹ کوٚر مےٚ آز استعمال بہٕ حظ چھُس واریاہ شُکُر گُزار کہِ مےٚ کوٚر تُہُنٛد پروڈَکٹ استعمال بیٚیہِ حظ چھِ اگر بال تہٕ بیٚیہِ پیڑَن ویڈَن یا کِٹہِ وِٹہِ بیٚیہِ تہٕ باسان چھَنہٕ کینٛہہ سیوٚد چھِ باسان لیٚدَر حظ واریاہ اَصٕل بِلڈ کالٹی بیٚیہِ حظ کَرے مےٚ یہِ تَتھ کیٛاہ حظ وَنان تھاے گاڈ حظ تھاے گاڈ چھِ واریاہ اَصٕل حظ اہن حظ آ تھاے گاڈ چھِ بیٚیہِ چھِ بِہا بِہا تہِ چھِ یہِ اَصٕل زَنٛگہِ پٮ۪ٹھ حظ تھَیہِ پٮ۪ٹھ بیٚیہِ واریاہ حظ اَصٕل اَہَن حظ بہٕ حظ چھُس وَنان بہٕ کَرٕ ہمیشہٕ کَرٕ بہٕ تُہُنٛدُے پرٛوڈَکٹ اِستعمال بہٕ چھُس تُہُنٛد واریاہ شُکُر گُزار اَسَلامُ علیکُم